یِتھ کَنہِ أزۍ کہ زمانَس منٛز چھِ لوٗکھ گژھان چکرَس نٮ۪بَر کُن کَلَبَن منٛز سٮ۪لبریشَن چھِ کران پارٹی چھِ کران یا کہ ہوٹلَن منٛز چھِ گژھان کھیٚنہِ مَموز بٔرگَر پیٖزا ویٖزا اِتھٕے پٲٹھۍ چھِ ٲسِمٕتۍ برونٛٹھ لُکھ کران برہِم لوٗکَن اوس نہٕ یوٗتاہ کِہیٖنۍ نہٕ پتہٕ کَرٕہَن پتہٕ کَرٕہَن پارٹی سٮ۪لِبریشَن اَلکوہَل چےٚ ہَن ہُہ یہِ برونٛٹھ ٲسۍ لوٗکھ کران کٲم ییٚلہِ کیٚنہہ آسہِ ہے نا مطلب تیُتھ خُوشی ہُنٛد کٲم پتہٕ ٲسۍ بَنڈار کران بَنٛڈار بَنٛڈارَس منٛز ٲسۍ تِم کٲم کران تِم ٲسۍ کران گامَس منٛز توٚمُل جما سارنٕے ہُنٛد أکِس أکِس پریٚتھ کُنہِ گر منٛز پریٚتھ کُنہِ گَرَس منٛز ٲسۍ کران اَکھ اَکھ کَوٕلۍ توٚمُل جما پتہٕ ٲسۍ کران کٲم رَنان ٲسۍ سٔہ مسجَد منٛز سٲری مطلب اَکھ یِوان ٲسۍ پریٚتھ کُنہِ گَرٕ منٛز اَکھ اَکھ نفر اَکھ اوس کھیٚنَس یِوان اَکھ اَکھ نفر بیٚیہِ اوس کٲم کَرنَس اَکھ اَکھ نفر پتہٕ ٲسۍ رَنان سٔہ تہٕ بناوان ٲسۍ بنڈار ہورٕ ٲسۍ دال اَنان بیٚیہِ ٲسۍ ماز اَنان پتہٕ ٲسۍ رَنان سٔہ پتہٕ ٲسۍ اِکوَٹٕے رَنان پتہٕ ٲسۍ ترامَن منٛز کھیٚوان برونٛٹھ ٲسۍ تِتھ کَنہِ کران أسۍ بیٚیہِ ٲسۍ برونٛٹھ ییٚلہِ عیٖد ٲسۍ آسان پتہٕ ٲسۍ رہہ وَنان عیٖز برونٛہہ اَکھ دۄہ عرفٕکہِ دوہ ژیٖرۍ ییٚلہِ سٲری گامٕچہٕ کورِ گژھان جمع پتہٕ ٲسۍ تِم رہہ وَنان اِتھ کَنہِ پارٹی چھِنہٕ زٔہٕنۍ کَرِمَژ مطلب برہمَو لوٗکَو مگر مےٚ چھِ باسان تِمٕے چیٖز ٲسۍ اَصٕل آز چھِنہٕ یِم پارٹی یِم چھِنہٕ ٹھیٖک روزان کِہیٖنۍ بیٚیہِ چھِنہٕ یِم ٹھیٖک تِنہٕ کِہیٖنۍ